وعلیکُم اسلام اسلام علیکُم ٹھیٖک چھُ حظ سَر آہَن حظ آ آ تُہُنٛد ناو ماڈَل کیٛاہ اوس فون ٹیٚن پرٛایِم آ یہ آ تَتھ خٲطرٕ حظ اوس فولڈَر اوٚنمُت تَتھ اوسنا فولڈَر چینٛج کَرُن آ سُہ چھُ اَننوومُت حظ سُہ چھُ مَنٛگنوومُت مےٚ ایٚویٚلیبٕل اوس نہ کیٚنٛہہ تہٕ بیٚیہِ ٲس تھوڑا فَنٛکشَن حظ گیرَس منٛز وُنہِ لَگہِ تَتھ تھوڑا بہُت ٹایِم حظ زٕ ترٛےٚ دۄہ لَگَن بیٚیہِ وُچھہوس بیٚیہِ ما چھُس کیٚنٛہہ بیٚیہِ وُچھہوس بیٚیہِ ما چھُس کانٛہہ پرٛابلِم تَتی وُچھٕ نا بہٕ پَتہٕ

بہٕ چھُس نہ حظ بہٕ چھُس وُنۍ فَنٛکشَن ایٹینٛڈ حظ کَران یُتھُے یہِ مۅکلاوٕ بہٕ تہٕ بہٕ حظ کَرو تۄہہِ کال بیک تہٕ بہٕ کَرٕ مۅکلٲوِتھ اِطلاع فون گوٚو ٹھیٖک تہٕ پتہٕ حظ یٖیزیٚو تُہۍ تہٕ نیٖزیٚو پَنُن فون کیٛازکہِ اَتھ چھُنہٕ حظ اَتھ چھُ اتھ چھُو ٹایِم لگان کیٛازکہِ یہِ چھُ اگر حظ اَتھ مَطلَب ڈِسپٕلیے آسہِ یہِ ٹوٚٹلی فُٹمُت اَتھ مہٕ حظ چھُ ڈِسپٕلیے فُٹمُت ٹوٚٹلی اَتھ چھِ پٔتِم گِلاس حظ فُٹمُت تہٕ اَتھ چھِ رِسِک آسان تھوڑا بہُت حظ کیٚازکہِ اَتھ چھِ گۄڈٕ یہِ چھُ وار وار تھوٚد تَمہِ موٗجوٗب آسہِ یہِ اَتھ تھوڑا پرٛابلِم گَژھان اَگر اَتھ ہیٚکہِ فولڈَر پیٚٹھ وۅنۍ تۄہہِ ووٚنوٕ نہٕ کہِ أسۍ بَدلاوو فولڈَرٕے یہِ چھُ تۄہہِ پَنٕنۍ مَرضی فوٚلڈَر بَدلٲوا کِنہٕ گِلاسٕے یوت بَدلٲیہوٗس گِلاس ہیٚکہِ ساسَس رۄپِیَس منٛز مَطلَب گِلاس ہیٚکہِ ساسَس رۄپیَس منٛز تہِ بَدلِتھ مگر تَتھ چھِ رِسٕک تہٕ وۅنۍ حظ تُہۍ تۅہہِ چھا ٹیٚسٹ کَرُن نہ تُہۍ تۅہہِ تہِ تُہۍ تہِ گٔژھِو نا حظ بَچِنۍ کیوںٛکہِ وُچھ حظ فون چھُ سُہ یُس فُٹمُت چھِ سُہ چھُ ٹھیٖک کَرنُے اگر تۄہہِ باسان چھُ تُہۍ گژھوِ شیٖشے فون فونَس گِلاسٕے چینٛج کٔرِو شیٖشے بَدلٲیہوٗس اگر نہٕ کیٚنٛہہ تیٚلہِ ژھُنۍہوٗس ڈِسپٕلیے تہٕ ڈِسپٕلیے ژھوٚرُے چینٛج کٔرِتھ ٹھیٖک چھُ آرِجِنل گَژھِ تھوڑا تھوڑا درٛۅگٕے پَہَم تہٕ مگر اگر تُہۍ ؤنِو تیٚلہِ ترٛاوہوس اِنشاء اَللّہ اِنشاء اَللّہ تُہۍ گٔژھِو تُہۍ حظ یٖیزیٚو ترٛےٚ ترٛیٚیہِ دۅہۍ باد اِنشاء اَللّہ آسہِ فون گوٚومُت ٹھیٖک ٹھیٖک چھُ حظ چَلو اسلام وعلیکُم اَدٕ حظ اسلام